ہیٚلو اسلامُ علیکُم تۄہہِ چھُو حظ ماچھ فارَم مےٚ اوس ماچھ ضروٗرت پانژھ دَہ کِلو کٔہۍ چھُ گَژھان اچھا ٹھیٖک اچھا ٹھیٖک تُہی کَتیٚتھ چھُ یہِ کٕنان اَسہِ کَتھ جایہِ چھُ واتُن ٲں اَدٕ حظ اَدٕ حظ ٹھیٖک حظ اَدٕ حظ چھُ شُکرِیہ